یُس ہسا سون ڈِسٹِرٛک بارہمولٕچ کیٚنہہ لوکَل سِٹوری ہسا چھِ یِتھ کَنۍ سٲنِس ڈِسٹِرٛک بارہمولہس منٛز ہا چھِ واریاہ چھِ واریاہ تِمہٕ جایہِ یِمَن پٮ۪ٹھ دوٗر دوٗر سیاح چھِ یِوان یِوان تِہُنٛد نظارٕ وٕچھنہِ تِکیٛازِ یِم جایہِ ہسا چھِ واریاہ دل عزیٖز ڈِسٹِرٛک بارہمولہس منٛز ڈِسٹِرٛک بارہمولہَس اگر أسۍ کَتھ کَرَو ییٚمِچ لوکَل سِٹوری ہسا چھِ ییٚتہِ ییٚتہِ ہسا چھِ اگر أسۍ نِمو ڈِسٹِرٛک بارہمولہَس منٛز ہسا چھِ یِوان گُلمرگ چھِ یِوان ٹَنٛگمرگ چھِ یِوان باباریٖشی چھِ یِوان بابا ریٖشی یَس منٛز ہسا چھِ اَسہِ کیٚنژاہ لیجَنٛٹ أکِس لیجَنٛٹ سُنٛد آستان عالیہ تہِ یُس ہسا بارہمولہٕ کٮ۪ن لوٗکَن خٲطرٕ یِم واریاہ سٮ۪کرِفایِس تہِ چھُ کوٚرمُت تِکیٛازِ یُس ہسا سون ڈِسٹِرٛک بارہمولہ چھِ اَتھ منٛز ہسا چھِ گُلمرگ ویلی یِوان یۄس گُلمرگ ویلی واریاہ پسنٛد چھِ تَتھ مہ تور ہسا چھِ دوٗر دوٗر تام سیاح یِوان سُہ گُلمرٕ سُہ گُلمرگ وٕچھنہِ حظ خاص کر چھِ ہسا چھِ تَتہِ یۄس تَتِچ لوکَل سِٹوری چھِ تَتہِ ہسا چھِ گَنٛڈولا تہِ گنٛڈولاہَس منٛز ہہ چھِ زیادٕ پہمَتھ سیاح سَوٲرۍ چیٚنہِ یژھُن پسنٛد کران اگر ہسا بیٚیہِ ہسا اگر أسۍ وٕچھو سٲنِس صٲد پوٗرِس منٛز ہہ چھِ سہ ہہ چھِ تَمہِ سہٕ سید سٮ۪نٛٹ ہسا اوس ییٚتیُک اَکھ مشہوٗر لیجَنٛٹ ہسا اوس سُہ ییٚمۍ ییٚمۍ یِمو ہسا آغاز اوس کوٚرمُت بیٚیہِ ہسا اوس اٮ۪کزِکیٹِو اِنجیٖنَر یِمو ہسا آغازٕے اوس کوٚرمُت رٮ۪ولیوٗشنٔری ہُنٛد یُس ہسا یہِ سید سٮ۪نٛٹ چھِ أمۍ سُنٛد آستانہِ عالیہ تہِ ہسا چھِ صٲدٕ پوٗرِس منٛز یُسہ ڈِسٹِرٛک بارہمولہَس منٛز ڈِسٹِرٛک بارہمولہ ہَس منٛز چھِ یِوان یہِ ہسا چھِ اَکھ لۄکُٹ گام صٲدٕ پوٗر ییٚمِس ہسا اَسہِ تَتہِ باضٲبطہٕ عالانہِ آستانہِ عالیہ چھٕ بنوومُت یۄس ہسا ڈِسٹِرٛک بارہمولہٕچ ہِسٹرٛی چھِ یِمَن لیجَنٛٹَن ہٕنٛز سُہ ہسا چھِ روٗزمٕژ واریاہ یہِ اگر ہسا أسۍ ڈِسٹِرٛک بارہمولہُک کَلچَر وٕچھو یۄس ہسا یِمَن لیجَنٛٹَن ہٕنٛز روٗ سۭتۍ روٗزمٕژ چھِ کَلچَر ہسا اوس مطلب کہِ اگر أسۍ تَمہِ زمانہٕ وٕچھو ییٚتہِ ہسا ٲسۍ عموٗماً پھٮ۪رَن لگان زیادٕ پہمتھ ییٚلہِ ہسا یِم سٲنۍ لیجَنٛٹ ٲسۍ لاگان نیران یِم تہِ ہسا ٲسۍ پھٮ۪رَن لاگان کانٛگرِ تپان سۄ کھرٛاو لاگان أسۍ ہسا أسۍ ہسا چھِ یَژھان یِہُنٛد یُس یہِ کَلچَر چھِ یہِ ہسا چھِ أسۍ یژھان مطلب کہِ ہمیشہٕ خٲطرٕ برٛونٛہہ پَکناوُن ییٚتہِ ہسا اوس آسان اَکھ بدل رَسمو رٮ۪واج خانٛدر ییٚلہِ کران ٲسۍ اَکھ أکۍ سُنٛد ٲسۍ دعوتَس گژھان پِرٛژھان ٲسۍ سالَس مہریٚنۍ ٲس مہراز مٲنٛز وٲنٛز ٲسۍ لاگان سُہ ہسا اوس یِموٕے سُہ ٹرٛٮ۪ڈِشَن تہِ تٔمۍ وَقتُک رَسَم بنوومُت بیٚیہِ ہسا یُس یہِ کَلچَرَل ہِسٹرٛی چھِ یِہٕنٛز یہِ ہسا چھِ واریاہ مُفیٖد روٗزمٕژ ڈِسٹِرٛک بارہمولہَس منٛز اَسہِ ہسا چھِ یِمَن یِم ہسا ییٚتِکۍ لیجَنٛٹ چھِ ڈِسٹِرٛک بارہمولہٕکۍ اَسہِ ہسا چھِ یِہٕنٛد خٲطرٕ یِہٕنٛدۍ خٲطرٕ اَکھ یِم آستان تہِ بنٲیمٕتۍ یِم ہسا پُر اثر جایہِ چھِ اگر ہسا أسۍ یِہٕنٛز کہانی پَرَو یِہٕنٛز کہانی ہسا چھِ واریاہ دِلچَسپ تِمن منٛز ہسا چھِ اِنسانَس واریاہ کیٚنہہ سبق تہِ میلان مطلب اِنسان اگر یِہٕنٛز کہانی پَرِ تٔمۍ سۭتۍ ہسا سُہ ہیٚکہِ اِنسان پَنٕنۍ مطلب کہِ رَ طور طریٖٮقہٕ زندگی ہُنٛد سُہ ہسا ہیٚکہِ سُہ اِنسان واریاہ اصٕل پٲٹھۍ سَوٲرِتھ پَنٕنۍ زندگی ہُنٛد طور طریٖقہٕ تِکیٛازِ یِم ہسا یِم سٲنۍ لیجَنٛٹٕس ٲسۍ یِمو ہسا چھِ اَکھ چھِ یِمو پَنٛنہِ ییٚمہِ ڈِسٹِرٛک خٲطرٕ واریاہ کیٚنہہ سٮ۪کرِفایِس قربٲنی دِژمٕژ بیٚیہِ ہسا چھِ یِمو مطلہ یِم ہسا ٲسۍ واریاہَن غریٖبَن تہِ ییٚتہِ مدد کران أسۍ ہسا یِم ہسا یِم لیجَنٛٹ چھِ یِمو ہسا چھِ سون کَلچَر تہِ تھوومُت محفوٗظ اگر أسۍ وٕنۍکٮ۪نَس وٕچھو زیادٕ پہمَتھ ہسا چھِ یِوان انگریٖزۍ کَلچَر وٮ۪سٹٲرٕن کَلچَر وٕنۍکٮ۪نَس اپناونہٕ مگر یِم ہسا یِم سٲنۍ لیجَنٛٹ ٲسۍ یِمو ہسا چھِ ہمیشہِ تھوومُت تہٕ باقِیَن پٔتۍمہِ پُیہِ ہِنٛدٮ۪ن لوٗکَن چھَکھ یہِ وصیت تہِ کٔرمٕژ زِ پَنُن کَلچَر تھٲیزیو ہمیشہِ جٲری ییٚتہِ نہ سا اپنٲیزیو نہٕ بیٚکہِ سُنٛد کَلچَر کِہیٖنۍ أسۍ اگرَے وٕچھو أسۍ ہسا چھِ وٕنۍکٮ۪نَس زیادٕ پہمتھ پَنُن تِہُنٛدُے کَلچَر تِمنٕے لیجَنٛٹَن ہُند کَلچَر اپناوان تِمَے رَسمو رٮ۪واج تہِ کران یِم ہسا بیٚیہِ یِمو کہانی چھِ آسمہٕ یِہٕنٛز کہانی چھِ آسمٕژ تِم ہسا چھِ آسمَژ واریاہ دِلچَسپ کہانی